سٲنِس علاقَس منٛز چھِ واریاہ چیٖز چھِ واریاہ تِم چیٖز یِمو سۭتۍ أسۍ پَنُن وَزَن چھِ والان یا پَنُن پھوکھ چھِ والان پَتہٕ پَتہٕ چھِ أسۍ ہٮ۪کان یہِ واریاہ چیٖز چھِ مثالے صُبحٲے چھِ أسۍ نیران واک کَرنہِ سُلہِ نماز چھِ پَران نماز ٹایمہِ چھِ وۄتھان اَتھ بُتھ چھِ چھَلان نماز چھِ پَران تَمہِ پَتہٕ چھِ نیران واک کَرنہِ یِوان چھِ اورٕ گنٛٹہٕ پَتہٕ پَتہٕ چھِنہٕ پَتہٕ چھِنہٕ چٮ۪وان چاے گۄڈنٮ۪تھٕے کینٛہہ پَتہٕ چھِ دِوان واریاہ تھَکھ یوٚتام یُس پَتہٕ تَمہِ پَتہٕ چھِ کَران اٮ۪کزَرسایز پنٛنِس یُس سہن چھِ آسان تَتھ منٛز کَران اٮ۪کزَرسایز پَتہٕ چھِ أسۍ چٮ۪وان چاے ییٚمہِ سۭتۍ أسۍ فِٹ چھِ روزان ییٚمہِ سۭتۍ سون ویٹ چھِ وَسان یا لیٚمبۍ ترٛیش چھِ أسۍ چٮ۪وان لیٚمبۍ آ لیٚمبۍ ترٛیش چھِ أسۍ چٮ۪وان أسۍ چھِ آب اَنان صاف آب پَتہٕ چھِ تَتھ منٛز أسۍ لیوٚمب اٮ۪ڈ کَران پَتہٕ اگر کٲنٛسہِ مرضی گژھِ سُہ چھِ کھَنٛڈ تہِ کَران تَتھ منٛز اٮ۪ڈ یُتھُے ٹیسٹ یی تھوڑا یۄس نہٕ ضوٚرَتھ آسہِ سُہ چھِ چٮ۪وان اِتھَے پٲٹھی تمہِ سۭتۍ تہِ چھِ ویٹ گژھان لاس یا أسۍ چھِ واریاہ کُیِک کَران کٲم بیٚیہِ چھِ أسۍ واریاہ رَن تہِ چھِ أسۍ واریاہ کَران ییٚمہِ سۭتۍ سون ویٹ چھُ لاس گژھان یا أسۍ چھِ کَران کٲم أسۍ چھِ گرٛیٖن ٹی چھِ أسۍ چٮ۪وان أسۍ چھِ چٮ۪وان صُبحٲے ہُہ گرٛیٖن ٹی ییٚمہِ سۭتۍ أسۍ یُس یہِ سون یہِ پھۄکھ چھِ آسان یہِ چھِ وَسان پَتہٕ چھِ أسۍ فِٹ باسان تہٕ مارنِنٛگ واک چھِ أسۍ کَنٹِنیوٗ کَران سٲنِس علاقَس منٛز مارنِنٛگ واک چھِ ییٚتہِ اَکھ عام اَکھ چیٖز یُس أسۍ یُس سون اَکھ پرٛٮ۪کٹِس چھُ یُس أسۍ کَران چھِ یہِ چھُ اَکھ اَسہِ ییٚتہِ اَکھ یعنی اَکھ چیٖز یُس أسۍ کَران چھِ ہٮ۪تھٕے تہٕ مارنِنٛگ واک سۭتۍ تہِ چھِ واریاہ پھۄکھ وَسان بیٚیہِ ووٚنمو مےٚ تۄہہِ کہِ أسۍ چھِ لیٚمبۍ ترٛیش چٮ۪وان زیادٕ کھۄتہٕ زیادٕ یَس پھۄکھ آسہِ یا یُس فیٹی آسہِ یَس پھۄکھ آسہِ تہٕ بیٚیہِ چھِ أسۍ کَران کٲم لیٚمبۍ ترٛیش تہٕ بیٚیہِ چھِ أسۍ یہِ گرٛیٖن ٹی تہِ چٮ۪وان ییٚمہِ سۭتۍ یُس پھۄکھ چھُ والان تیٚمہِ پَتہٕ أسۍ ہٮ۪لدی چھِ باسان تہٕ یِم چھِ کینٛہہ تِم رٮ۪مِڈیٖز یِم أسۍ یوٗز چھِ کَران پَنُن پھۄکھ والنہٕ خٲطرٕ